مےٚ چھ نہٕ آز تانۍ کٕہٕنۍ سۄ کِتاب پٔرمٕژ ییٚمہِ سۭتۍ مےٚ بَڑِ آسُن یِی ہے مےٚ چھِ کِتاب واریاہ پٔرمٕژ یَتھ منٛز یَتھ أسۍ وَنو یَتھ منٛز یَتھ أسۍ کومِڈی وَنان چھِ تَتھ منٛز چھِ یا یِتھ پٲٹھۍ مےٚ شیکسپیریَن اَکھ کِتاب چھِ پٔرمٕژ ایز یوٗ لایِک اِٹ یا اَسہِ چھِ پٔرمٕژ اِژھے ہِش شیکٕسپیرن واریاہ کِتاب چھِ پٔرمٕژ یا مےٚ چھِ تٔمۍ سٕنٛدۍ ٹریجِڈیٖز واریاہ پٔرمٕژ یِتھ پٲٹھۍ کِنٛگ لیَر چھِ مگر میٛٲنِس ذہنَس منٛز چھِ نہٕ وٕنکیٚس کہٕیٖنۍ سۄ کِتاب یِوان یَتھ منٛز مےٚ واریاہ بَڑِ اوسمُت چھُ سۄ کِتاب تہٕ بیٚیہِ چھُس چھَ نہٕ مےٚ یِژھ کِتابہ کانٛہہ پٔرمٕژ پَران پَران ییٚمہِ سۭتۍ مےٚ بَڑ یی اَسُن تہٕ مےٚ چھَن سُہ ذہنَس منٛز کٕہٕنۍ کِتاب نہ چھم پٔرمٕژے